اَگر أسۍ زَنیٚن ہنٛز کَتھ کَرو یعنی کہ تِم چینٛجِز گٔیا زَنیٚن خٲطرٕ یِم زَنہِ خاص کر فیس آسہٕ کَران اگر أسۍ وُچھو کہِ یۄس وومیٚن چھِ ڈیلی ٲں بیسَن پٮ۪ٹھ ٲں کٕم پرٛابلِم چھِ یہِ فیس کَران اَگَر أسۍ گۄڈٕنیٚتھٕے وُچھو ٲں پرٛانہِ سوسایٹی ہنٛز کتھ کَرو ییٚمہِ ساتہٕ مطلب ییٖژاہ ایٚڈوانٕسمیٚنٛٹ ٲسۍ نہٕ کِہیٖنۍ مطلب زَنیٚن ٲسۍ نہٕ تِم پوٗرٕ حقوٗق یِوان دِنہٕ یِم مَردَن ٲسۍ مثال کے طور پر یِم آسہٕ ریٚسٹرٛکٹ یِوان کَرنہٕ مطلب یِمَن ٲس نہٕ پرٛاپَر ایٚجوکیشَن یِوان دِنہٕ یِتھ پٲٹھۍ اَکھ مَرد اوس ایٚجوکیشَن حٲصِل کَران لٔڑکہٕ اوس کَران کورِ ٲسۍ اَمہِ نِش تھاوان دوٗرٕے واریاہ جیسے اَگر أسۍ وُچھو ٲں مطلب اِن اِسلامِک پیٖریٚڈ اَگر أسۍ وُچھو مان ژٕ ٲں اِسلامَس مَنٛز تہِ ییٚتہِ تہِ ٲسۍ نہٕ زَنیٚن مان ژٕ تِتھ پٲٹھۍ ایٚجوکیشَن ٲں حٲصِل کَرنٕکۍ رایٹ کِہیٖنۍ تہٕ کیٚنٛہہ گِنے چُنے مطلب ٲں بادشاہَن ہنٛز ٲں زَنہِ یا بیگمات یِم آسہٕ تِم آسہٕ تھوڑا بہت ایٚجوکیشَن أسۍ چھِ کَران مڈیوَل پیٖرڈٕچۍ کتھ یا یِتھٔے پٲٹھۍ اَگر أسۍ وُچھو ٲں مطلب ٲں ہنٛدواِزمَس مَنٛز تہِ کُنہِ نَہ تہٕ کُنہِ ٲں اَنٛدٕ اوس اسہِ یِہوے باسان کہِ مطلب ٲں زَنیٚن ٲسۍ نہٕ تِم رایٹٕز بَرابَر یِم مَردَن چھِ مگر وقت گوٚو چینٛج یوٗتاہ یوٗتاہ وقت چینٛج روٗد گَژھان ییٖژاہ ییٖژاہ ٲں مطلب نٔو نٔو ایٚڈوانٕسمیٚنٛٹ آے یُس ٲں یہِ زَنہِ ہُنٛد رول چھُ اِنٛڈیَن سوسایٹی مَنٛز یہِ ہَسا گوٚو چینٛج پٔتمیٛو واریاہو ؤرِۍ یو مَنٛز چینٛج کِتھ پٲٹھۍ گوٚو ٲں ڈیٛو ٹُو مطلب ٲں یۄس تہِ ایٚڈوانٕسمیٚنٛٹ گٔیہِ چاہے ایٚجوکیشَن سیٚکٹَرَس مَنٛز گٔیا یا کُنہِ تہِ سیٚکٹرَس مَنٛز گٔیا مطلب أکِس زَنہِ ہُنٛد رول یُس چھُ اِنٛڈیَن سوسایٹی أکِس ہنٛدوُستانکِس سماجَس مَنٛز یہِ گوٚو واریاہ زیادٕ چینٛج آز اگر أسۍ کَتھ کَرو أکِس زَنہِ ہنٛز آز چھِ تِم بَرابَر رایٹٕس یِوان دِنہٕ أکِس ٲں زَنہِ یِم بَرابَر مَردَس چھِ اِوٕن کہِ مطلب بہٕ چھُس فیٖل کَران کہِ زَنہِ چھِ کیٚنٛہہ رایٹٕس زیادٔے ایز کَمپیٲرڈ ٹُو مَرد مطلب مَردٕ سٕنٛدۍ نِش مطلب اَگَر أسۍ وُچھو مِثال کے طور پر آز چھِ شانہ بَہ شانہ مطلب زٔنۍ برابر مَردَس سۭتۍ کٲم کَران چاہے آفِس ٲسِن ریلوے ٲسِن ہَوٲیی ٲں سٔروِس ٲسِن ٲں نیوی ٲسِن ٲں پایلاٹ ٲسِن ڈاکٹر ٲسِن ٹیٖچر ٲسِن اِنجیٖنر ٲسِن مطلب کتھ جایہِ چھَنہٕ آز زٔنۍ کٲم کَران یا جوٛاب کَران مطلب اَگر أسۍ وُچھو ٲں زَنیٚن خٲطرٕ چھِ کیٚنٛہہ سیٖٹہٕ مان ژٕ اَلَگ رِیزٲرٕو تہِ آمژٕ تھاونہٕ یا یَتھ أسۍ وَنان چھِ ووٗمیٚن ایٚمپاوَرمیٚنٛٹ اَتھ پٮ۪ٹھ آو فوکَس کَرنہٕ مطلب أسۍ کِتھ پٲٹھۍ کَرہون زٔنۍ اَپ لِفٹہٕ یعنی کہِ أمِس یِم تہِ پرٛابلِمٕز چھِ یِم کِتھ پٲٹھۍ کَرو أسۍ دوٗر اَتھ منٛز آو گۄڈٕنیٚتھٕے یِہوے قدم دِنہٕ اِکول اپَرچونِٹیٖز یعنی کہِ تمام بَرابٔری ہنٛدۍ حقوٗق یِم مَردَس چھِ تِم دِیو سا زَنیٚن تہِ کُنہِ تہِ فیٖلڈَس منٛز آ أسۍ ہیٚکو ؤنِتھ یا مطلب قانوٗنَن منٛز گٔے تَرمیٖم مطلب یِم یِم چیٖز گژھان ٲسۍ زٔنۍ ٲس یِوان ایٚکٕسپٕلایِٹ کرنہٕ یا زَنہِ پٮ۪ٹھ اوس ظلم و جبر گژھان یا زَنہِ پٮ۪ٹھ اوس طاقتُک اِستعمال گژھان اَتھ خٲطرٕ تہِ آے نٔے لاز ووٗمیٚن لاز بَناونہٕ الگ الگ مطلب آز چھُنہٕ ٲں سُہ ٲں دور کِہیٖنۍ کہِ مطلب اکھ زٔنۍ چھِ أمِس چھُ لاینہٕ یِوان یا اکھ زٔنۍ أمِس چھُنہٕ مان ژٕ جوٛاب یِوان دِنہٕ یا اکھ زٔنۍ أمِس سۭتۍ چھِ کانٛہہ ایٚکٕسپلایٹیشَن تِژھ گژھان یا اِکوَل رایٹ چھِنہٕ أمِس یِوان دِنہٕ مطلب یِم سٲری چیٖز گٔے دوٗر آز چھِ زٔنۍ مطلب پرٛیٚتھ جایہِ مَردَس سۭتۍ کٲم کَران چاہے جوٛاب ٲسِن تَتہِ چھِنہٕ آسان مان ژٕ یہِ کِہیٖنۍ ٲں مَرد بھریٛا فارَم یا زٔنۍ بھریٛا مطلب اِکؤلی چھِ زَنہِ ایٚپلاے کَران ایز کَمپیٲرڈ ٹُو مَرد مطلب مَرد ٲں مَردَس سۭتۍ سۭتی چھِ آز زٔنۍ آفِس ٲسۍ تَن بیٚنٛک ٲسۍ تَن مطلب کُنہِ تہِ جایہِ چھِ زٔنۍ آز کٲم کَران اِوٕن حتٰی کہِ مطلب بیٚلَٹ یعنی کہِ ڈِفیٚنٕس ٲں فیٖلڈَس مَنٛز پولیٖس ٲسِن آرمی ٲسِن وَٹ سو ایٚوَر مطلب پرٛیٚتھ جایہِ چھِ یِمَن جایَن تہِ زَنہِ یِمَن مَنٛز ریٚکریٛوٗٹ یِوان کَرنہٕ تہٕ بہٕ چھُس نہٕ فیٖل کَران یہِ کیٚنٛہہ کہِ مطلَب زَنہِ ہُنٛد رول گوٚو نہٕ چینٛج کِہیٖنۍ آ اِکول اَپَرچونِٹیز چھِ بَرابَر یِمَن یِوان دِنہٕ یا ایٚجوکیشنَل رایٹ چھِ یِمَن بَرابَر یِوان دِنہٕ یِتھ پٲٹھۍ مَردَس چھِ تہٕ اسہِ چھُ باسان زٔنۍ وُنٛکیٚس ٲں مطلب أزچہِ سوسایٹی مَنٛز ہاں مطلب ناینٹی پٔرسَنٛٹہٕ ہیٚکہٕ بہٕ وثوٗق سان ؤنِتھ زٔنۍ چھِ آز سیف کہِ اتھ مَنٛز گٔے واریاہ چینٛجِز مطلب ٲں ییٚتھ مَنٛز گورمنٹَن کیٚنٛہہ اِنِشیٹِوٕز تُلۍ چاہے زَنیٚن خٲطرٕ لاز آے الگ بَناونہٕ چاہے یِمَن ٲں سکیٛورٹی آیہِ پرٛووایڈ زیادٕ کَرنہٕ مطلب آز ہیٚکو أسۍ وثوق سان ؤنِتھ آ یۄس ہَسا ٲں پٔتِم ٲں پرٛانہِ سوسایٹی ہنٛز زٔنۍ ٲسۍ آ اگر یِمَن کیٚنٛہہ چیٖز فیس ٲسۍ پیٚوان کَرٕنۍ مگر یُس ہَسا یہِ رول چھُ أکِس زَنہِ ہُنٛد خاص کَر اِنڈیَن سوسایٹی مَنٛز یہِ گوٚو واریاہ زیادٕ چینٛج آز چھِ اصٕل پٲٹھۍ زٔنۍ اکھ فیٖل کَران مطلب اِکؤلی فیٖل کَران مردَس سۭتۍ مان ژٕ آ مےٚ ہسا چھُ پَنُن ٲں رایِٹ یِوان دنہٕ